اَسَلام وعلیکُم وعلیکُم اسَلام ٹھیٖک پٲٹھۍ چھُوا چھِو حظ آ شُکُر حظ آ بِلکُل حظ اَچھا تۄہہِ چھُو یوٗرۍ یُن تۅہہِ چھُو یہِ کہِ ژونٛٹھٕے اَمہِ منٛزٕ کَڈٕنۍ ییٚتہِ چھِ موٹیٚنِنٛگ زبردس گژھان سٲنِس ایرِیاہس یہِ چھِ وارِیاہ فیمس اَچھا

ہے بٲے جان تُہۍ بوٗزِو حظ کَتھ اَسہِ حظ گٔے پٔتِم ترٕٛہ ؤری یہِ کٲم کَران پٔتِم ترٕٛہ ؤری گٔے اَسہِ کٲم کَران تہٕ اَمہِ برٛونٛہہ ٲسۍ سٲنۍ جد تہِ یِہےَ کَران أسۍ چھِ کران اَنٛدٕ پٮ۪ٹھَے یِہَے کٲم حظ تُہۍ ہٮ۪کِو کُنہِ جایہِ تہِ معلوٗم کٔرِتھ پوٗرٕ بانٛڈی پوٗراہَس منٛز تُہۍ ہٮ۪کِو تٔمِس ؤنِتھ اوٗیس گایڈ اوٗیس ٹیٛوٗرسٹہٕ مےٚ چھُ وۅنۍ ناو تھوٚومُت خلقو یِہَے اوٗیس ٹیٛوٗرسٹہٕ کیٛازِ کہِ بہٕ چھُس بہٕ چھُس نا ٹیٛوٗرسٹنٕے سۭتۍ یِمن گایڈنس ٹیٛوٗرسٹنٕے سۭتۍ پکان وَکان کیٛازِ میٛون وۅتھُن بِہُن چھُ یِمنٕے سۭتۍ میٲنۍ میٲنۍ کٲم چھِ یِہَے یہِ چھُ میٛون ریٖزق میٛون پرٛوفیشن اَمہِ موٗجوٗب چھُس بہٕ گوٚمُت اُوٗیس ٹیٛوٗرسٹٕے ناوٕ سۭتۍ مشہوٗر تُہۍ پرٕٛژھِو کٲنٛسہِ تہِ دوٚپُس اَسہِ اوس ٹیٛوٗرسٹہٕ گایڈ اوٗیسہٕ اوٗیس ٹیٛوٗرسٹہٕ کیٛاہ چھِ اوٗیس ٹیٛوٗرسٹ

بہٕ حظ بہٕ حظ چھُسَے وَنان سر کہِ مےٚ گٔیہِ ترٕٛہ ؤری أتھۍ سۭتۍ ترٕٛہ ؤری

بوٗزِو حظ کہِ بِلکُل بِلکُل بوٗزِو حظ ؤنِو بہٕ چھُسَے وَنان حظ مےٚ گٔے پٔتِم ترٕٛہ ؤری أتھٕے سۭتۍ بہٕ زانہٕ ییٚتُک چَپہٕ چَپہٕ چھِنہٕ حظ ونان چپہٕ چپہٕ یہِ چھِ مےٚ خلق چھِ مینان فیٖتہٕ سۭتۍ مےٚ چھُ تھوٚومُت قدمو سۭتۍ میٖنِتھ اَتھو سۭتۍ پاوَو سۭتۍ تھوٚومُت میٖنِتھ تُہۍ مہٕ ہیٚیِو بلکُل کانٛہہ فِکِر ییٚلہِ وُچھ حظ تُہُنٛد نفر اوس یور آمُت ییٚلہِ تٔمِس سٔروِس باسے اَصِٕل تیٚلہِ کوٚرنسو بہٕ تۄہہِ تٔمۍ رِکمنٛڈ تُہۍ گٔژھِو سا فلٲنس نِش تیٚلہِ دیُتنو تۄہہِ میٛون نمبر اگر مےٚ تِمن سۭتۍ کانٛہہ غلط آسَے کوٚرمُت یا تِمن ما آسَے مےٚ پوٗرٕ ہٮ۪لٕپ کوٚرمُت پوٗرٕ نالیج دِژمٕژ تِم ما ونہونو تۄہہِ